گرَس منٛز باغ بناوُن چھُ واریاہ مُشکِل گژھان اَتھ چھِ پیٚوان گَرَس منٛز یُس تۄہہِ أسۍ باغ بَناوو چاہے وٲر بَناوو یا لان بَناوو اَتھ چھُ وقتہٕ وقتہٕ پٮ۪وان واتُن وقتہٕ وقتہٕ پٮ۪وان آب دیُن وقتہٕ وقتہٕ پٮ۪وان کھاد ترٛاوٕنۍ یوٗ چھِ واریاہ سانہِ خٲطرٕ مُشکِل گژھان یَتھ وَنو یہِ چھُ واریاہ اٮ۪کٕسپٮ۪نسِو گژھان